وعلیکم اسلام ٹھیٖکھ پٲٹھۍ چھِو حظ آ ٹھیٖکھ پٲٹھۍ یَتھ اوس کھالُن یہِ منٛزباگ دیوار تۄہہِ وَنِیوو اوترٕ تہِ اَتھٕ کوتاہ بوٚڑ دیوار چھُ یُس سُہ تٔہٕندِ اَندٕ چھُ دیوار أسۍ حظ چھِ ہمسایہِ یُس سُہ تٔہٕنٛدِ اَندٕ چھُ دیوارسُے چھُ نا کھالُن اَسہِ آ سُہ چھُ ہایِٹ چھِ دِنۍ دہ فُٹ دۅن سیرٮ۪ن ہُنٛد کِنہٕ اَکُے سیرٮ۪ن ہُنٛد آچھا منٛزباگ چھا پِلَر وِلَر تھاوٕنۍ مگر پَتہٕ کِتھٕ پٲٹھۍ دَرِ پِلَر چھِ ضروٗری تھاوٕنۍ اَچھا زٕ وار کھالو ٹھیٖکھ تِم کَتھ منٛز کھالو سیرٮ۪ن منٛز حظ کِنہٕ ہُتھ سیمٹ سیرٮ۪ن منٛز سیمنٹ سیرٮ۪ن منٛز ہا تِم چھِ مگر تھوڑا کمزورٕے روزان سَستہٕ حظ گژھِ سیمٹ سیرنٕے منٛز مگر تتھ چھَ نہٕ مضبوٗطی روزان دیوارس تِژھ کیٚنٛہہ

یِِمنٕے سیرٮ۪ن منٛز حظ تِم حظ لَگن سیرٮ۪س اَلہٕ پلہٕ لَگن تِمہٕ سیرٮ۪س ساس حظ لَگہِ دیوارس سیمَٹ حظ لَگن دہ بِیَگ سٮ۪کھ لَگہِ تقریٖبن زٕ ترٛےٚ ریڑٕ حظ لَگن سٮ۪کھ پَلَستر تہِ چھُ حظ کَرُن

ٹھٮ۪کٕے حظ کَرو ییٛلہِ یہِ تۄہہِ باسٮ۪و ٹھیٖکھ ٹھیکس حظ لَگن اتھ رۄپِیس دہ ساس اَتہِ کیٛاہ چھُ یوان اَز بازرس ہے نار چھُ لوٚگمُت دۄہس حظ چھُ اَز ہٮ۪وان ساس رۄپیہِ ہے اَتہِ کیٛاہ حظ چھُ بازرٕ از یوان تۄہہِ حظ چھَوٕ پانس پتاہ ہے شےٚ ہَتھ حض چھُِ گَژھان کَم ٲٹھ شٮتھ کٔرِو حظ تیٚلہِ اَدٕ ٹھیٖکھ حظ سَتھ ہَتھ حظ ٹھیٖکھ تیٚلہِ چلو تیٚلہِ کَر حظ یِمو آ تُہۍ حض تھٲوزیٚو میٹیٖریل ویٹیٖرِیل أنِتھ تہٕ ٹھیٖکھ آبُک تھٲوزیٚو اِنتِظام کٔرِتھ ٹھیٖکھ حظ چلو ٹھیٖکھ حظ چھُ اَدٕ حظ اَدٕ حظ اَدٕ حظ بہِو